أسۍ چھِ گَرِ بَناوان خاص کر چھُ اسہِ پَسَنٛد مےٚ چھُ بَچن تہِ پسنٛد پانَس تہِ پسنٛد بِنٛڈی بَنٛڈی چھِ سۄ اَکھ سبزی یہِ چھِ واریاہ صحتہٕ خٲطرٕ مُفیٖد خاص کر یہِ چھُ پرٛیشرٕ خٲطرٕ تہِ مُفیٖد یہِ چھُ شُگرٕ خٲطرٕ تہِ مُفیٖد تَمی کِنیٚتھ چھُ مےٚ واریاہ پسنٛد بِنٛڈی اوٚتَتھ تام ٲس نہٕ ییٚتہِ کٔشیٖرِ منٛز سۄ عام بِنٛڈی کینٛہہ ییٚتہِ ٲسۍ نہٕ اَنان تہِ کِہیٖنۍ تہِ وۄنۍ یَنہٕ پٮ۪ٹھ یہِ وۄنۍ ٹرٛانٕسپوٹ چھُ یور چھُ زیادٕ واتان بِنٛڈی تَنہٕ پٮ۪ٹھ چھِ أسۍ کھیٚوان بِنٛڈیی اسہِ چھِ مےٚ چھِ واریاہ پسَنٛد شُرٮ۪ن تہِ چھِ مےٚ واریاہ پسنٛد بِنٛڈی آ ہَسبنٛڈَس تہِ چھِ مےٚ پسنٛد اسہِ چھِ ہر کٲنٛسہِ فیملی میمرَس تَتھ سۭتۍ چھِ أسۍ بیٚیہِ کریلہٕ یِم چھِ تِم ٹیٚٹھۍ کریلہٕ چھِ آسان تم تہِ چھِ اسہِ پسنٛد تم تہِ چھِ أسۍ کھیٚوان واریاہ گَرَس منٛز بہٕ چھس بناوان بیٚیہِ مَشروٗم یِم ترٛےٚ چیٖز چھِ أسۍ زیادٕ گَرَس منٛز بَناوان کیازِکہِ مےٚ چھُ یہِ شُرٮ۪ن تہِ پسنٛد تہٕ پانَس تہِ صحتہٕ خٲطرٕ تہِ چھُ یہِ واریاہ مُفیٖد واریاہ مُفیٖد وۄنۍ گوٚو بازرٕ بازرٕکۍ چیٖز چھِنہٕ اسہِ تیٖتیاہ پسنٛد کینٛہہ خاص کر یہِ کے یِم چھِ بازرَس منٛز چھِ آسان لیز چِپٕس وغیرَہ ڈِیو ٲسس بہٕ چیٚوان واریاہ زیادٕ مگر پتہٕ ییٚلہِ اسہِ وُچھ تَمہِ سۭتۍ چھُنہٕ اۭں تَمہِ سۭتۍ چھُ صحتَس پٮ۪ٹھ غَلط اثَرات پیٚوان خاص کر چھُ فیٹ گَژھان تَمہِ سۭتۍ رِڈیوٗس حد کھۄتہٕ زیادٕ چھُ فیٹ کھَژان تَمہِ کِنۍ چھس نہٕ بہٕ چھِنہٕ أسۍ وۄنۍ چیٚوان جوٗس ووٗس تہِ کِہیٖنۍ تہِ ڈِیو وغیرَہ کِہیٖنۍ تہِ بہٕ چھس وَنان کَران پرٮ۪فر بچن تہِ چھس بہٕ وَنان پننس ہَسبنٛڈس تہِ پَننٮ۪ن فیملی میمبرن سارِنٕے چھس بہٕ ونان بیٹَر تہٕ اَفضَل چھُ یوٗتاہ أسۍ وجٹیبلز کھیٚمو تِیوٗتاہ چھُ سانہِ خٲطرٕ ٹھیٖک یوٗتاہ أسۍ فُروٗٹٕس کھیٚمو تِیوٗتاہ چھُ سانہِ خٲطرٕ ٹھیٖک تَمہِ کِنیٚتھ چھِ أسۍ ۂری سبزِیاں کَران بہٕ گَرَس منٛز زَیادٕ تر یوٗز ۂری سبزِیان یوٗتاہ تہِ گَرس منٛز بیٚیہِ چھُ ٹِیوٗنٕز یعنی کہِ بَمژوٗنٛٹھۍ یِمن وَنان چھِ تِم تہِ چھِ أسۍ کھیٚوان گَرَس منٛز أسی چھِ زیادٕ تر کھیٚوان فریٚش فریٚش وِجٹیبٕل أسۍ چھِ اسہِ چھِ آنٛگنَس منٛزٕے ژوٗنٛٹھۍ کُل أسۍ چھِ تَتھ والان یِم بَمژوٗنٛٹھۍ تم چھس بہٕ تَمی وِز یُتھُے بہٕ والہٕ تَمی دۄہ چھس بہٕ تَمی وِز رَنان کیازکہِ فریٚش وِجٹیبٕل چھُ زیادٕ بیٹَر صحتہٕ خٲطرٕ